اسلام علیکُم اَلحَمدُ اللّٰہ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک شُکُر رۅبَس کُن تُہۍ چھِو حظ ٹھیٖک اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ ؤنۍتَو حظ یہِ تُہۍ چھِو حظ دُکانَس پیٹھٕے یہِ ؤنۍتَو اَز یِم میٚوٕ کُس کُس چھُو تۄہہِ اَز اسہِ حظ ٲسۍ میٚوٕ ضروٗرَت

ژوٗنٛٹھۍ چھِو حظ تۄہہِ ژوٗنٛٹھۍ کُس کُس قٕسٕم چھِو تۄہہِ اَتہِ یِم ترٛیلہٕ ویٚلہٕ چھِو حظ یِوان اَز کِنہٕ وُنہِ چھِنہٕ یِوان تِم کیٚنٛہہ

آ ٹھیٖک حظ چھُ بیٚیہِ ؤنِو یہِ بیٚیہِ امہِ علاوٕ کُس کُس میٚوٕ چھُو تۄہہِ اتہِ دُکانَس پیٚٹھ

فرٛیش چھِ حظ یہِ اسہِ حظ ٲسۍ نِنۍ یِم میٚوٕ واریاہ اسہِ آسہٕ میٚوٕ پیٹہِ زٕ ژور ضروٗرَت تہٕ یِم سَنٛگٛتر وَنٛگتر چھِ حظ أمِتۍ کیل ٲسۍ نہٕ اسہِ نِنۍ کیٚنٛہہ البتہٕ سنٛگتر ٲسۍ اسہِ نِنۍ تِمن کیٛاہ حظ ریٹَا ویٹَا اَز چھِ تہٕ یہِ

دَچھ وَچھ تہِ ٹھیٖک اسہِ حظ ٲسۍ یِہےَ میٚوٕ پیٹہِ زٕ ترٛےٚ ٲسۍ نِنۍ اسہِ ٲسۍ دَچھِ پیٖٹۍ اَکھ نِنۍ بیٚیہِ ٲسۍ اسہِ ژوٗنٛٹھۍ پیٖٹۍ اَکھ نِنۍ تہٕ تہٕ تُہۍ ؤنۍتَو حظ یہِ اَسہِ چھا ضروٗری اور یُن ہوٗم ڈِلوری چھِو تُہۍ کران تُہۍ ہیٚکِوا اسہِ ایٚڈرَسَس پیٚٹھ سوٗزِتھ یِم ٹھیٖک حظ چھُ یہِ مگر ریٹ ویٹ ریٹَس کٔرِو پتہٕ تھوڑا بہت کیٚنٛہہ کَنسیشن ڈِسکاوُنٛٹا وِسکاوُنٛٹا گَژھیٛا کیٚنٛہہ کِنہٕ زیادٕ نہٕ کِہیٖنٛۍ ٹھیٖک حظ چھُ اَدٕ ٹھیٖک چھُ ژوٗنٛٹھۍ تہِ حظ چھِ اَز یہِ واریاہ ریٹ تِم تہِ چھِ درٚۄگی تہٕ تھوڑا چھِ اَز گٲمٕژ کیٚنٛہہ کَم کِنہٕ ریٹ چھِ بَرابَرٕے اچھا ٹھیٖک حظ چھُ اسہِ حظ اوس یِہَے ضروٗرَت اَکھ چھِ اسہِ دَچھ پیٖٹۍ اَکھ ضروٗرت بیٚیہِ چھِ اسہِ ژوٗنٛٹھۍ پیٖٹۍ اَکھ ضروٗرت تہٕ بیٚیہِ چھ اسہِ سَنٛگتر پیٖٹۍ اَکھ ضروٗرت ژوٗنٹھۍ حظ اگر ترٛیلہٕ چھِ تہٕ تیٚلہِ گٔیہِ تیٚلہِ تھٲوزیٚو ترٛیلہٕ نیٚصٕف پیٖٹۍ تہٕ نیٚصٕف تھٲوزِہوٚس یِم ڈیٚلِشیس اچھا یِم تِم نیٖلۍ چھِ آسان نیٚبِرۍ کِنۍ تِمَے تِم کٔم گٔے آ تِمٕے ناگ پوٗری سنٛگتر ٹھیٖک حظ چھُ بہٕ حظ کَرٕہو تۄہہِ ایٚڈرس سیٚنٛڈ تیٚلہِ ہیٚکِو تُہۍ ہوٗم ڈِلِوٕری تہِ کٔرِتھ ٹھیٖک چھِ حظ